اگر بہٕ کَتھ کَر ییٚتٕکۍ لُکھ چھِ واریاہ بِزنِزَس پٮ۪ٹھےٕ ڈِپینٛڈ اگر بہٕ مین بِزنِس وَن ییٚتہِ چھِ لُکھ کَران فرٛوٗٹ بِزنِس لایِک ژوٗنٛٹھ باپار چھِ کَران ڈوٗنۍ باپار چھِ کَران رازماہ باپار چھِ کَران بادَم چھِ ہیوان کٕنان چھِ یِم لُکھ چھِ ییٚتہِ تَقریٖباً تقریٖباً پَنٛژاہ پٕرسَنٛٹ چھِ تِمے لُکَن مٔزوٗرۍ دِوان یِمے لُکَن روزگار دِوان اگر بہٕ گورمِنٛٹَس مُتب مُتعلِق وَنہٕ گورمٮ۪نٛٹ چھُنہٕ تیٖتیاہ روزگار مَیَسر کَران یٖتیاہ یِم لوکَل بِزنِس مینٕز چھِ مَیَسر تہٕ مہیا کَران ییٚتہِ چھ تقریٖبَاً تقریٖبَاً پَنٛژاہ پٕرسَنٛٹ آبٲدی چھِ ییٚتہِ أتھۍ بِزنِس سٮ۪کٹرس پٮ۪ٹھےٕ ڈِپٮ۪نٛڈ